کیٛنٚہہ اہم فیٚکٹر یم زن چھِ روٗرَل ایریاہَن منٛز یعنے کہِ گامَن منٛز تِم چھِ یہِ کہِ ییٚتہِ چھنہٕ آسان فیسَلٹیٖز زیادٕ کیٛنٚہہ فیسَلٹی مطلب ییٚتہِ چھُنہٕ آسان ہیلتھُکھ ہیلٕتھ سِٹرکچَر تیوٗتاہ اصل کیٛنٚہہ ییٚمہِ سۭتۍ زنہٕ لُکَن فٲیدٕ واتہِ یا ایجوٗکیشَن سِسٹم چھُنہٕ تیوٗتاہ آسان ڈیولپ کیٛنٚہہ ییٚمہِ سۭتۍ زَن لُکَن یا بچَن فٲیدٕ واتہِ تِم پکن پتہٕ زندگۍ منٛز برونہہ تہٕ کرایم اگر بہٕ کتھ کرٕ کرایم چھُ اگر بہٕ کٔشیٖرِ ہِنٛز کتھ کرٕ گامَن منٛز چھُ کرایم کم تہٕ سُہ کرایم چُھنہٕ تتھ لیولہِ پیٹھ کیٛنٚہہ کہِ أسۍ وَنَو کہِ یہِ چھُ ؤنکیٚس کانہہ مسلہٕ البتہ کیٛنٚہہ نوٚو کیٛنٚہہ چیٖز چھِ یِم زن أسۍ وٕچھان چھِ وٕنکیٚس کہِ ڈرٛگ ایڈکِشَن چھِ بچَن منٛز گٔمٕژ لۄکٹٮ۪ن لۄکٹٮ۪ن بچَن منٛز چھِ ڈرٛگ اٮ۪ڈکشَن گٔمٕژ تِم چھِ ڈرٛگَن کُن گٔمٕتۍ تِم چھِ ڈرٛگ کران فار اٮ۪کزامپٕل کیٛنٚہہ چھِ چرٕس چیوان کیٛنٚہہ چھِ شراب چیوان تہِ ییٚمہِ سۭتۍ زنَ پرابلم چھِ گژھان تِمو سۭتۍ کیاہ چھُ گژھان پتہٕ تِمَن ییٚمہِ ساتہٕ نہٕ پونٛسہٕ مِلان چھِ کیٛنٚہہ تم چھِ پتہٕ ژوٗر کران تہٕ تمہِ سۭتۍ چھ گژھان یُس زن یہِ گامَن منٛز یُس زن یہِ ماحول چھُ آسان سُہ چھُ تھوڑا بِگڑان تہٕ یِم چیٖز چھِ اسہِ پیش یِوان وٕنکٮ۪س